ہیٚلو السلامُ علیکُم وعلیکُم السلام الحمدُاللہ فرمٲیِو حظ اَہَن حظ آ یہِ چھِ ٹراوٕل حظ ہاں ہاں یہِ چھِ مَلٹِپُلیفکٕس ٹراوٕل ایٚجَنسی

کوٗتاہ ٹایِم چھُو ییٚتہِ خرچہ گوٚو سیٚکَنڈری کوسچن گۄڈٕ ؤنِو مےٚ تُہۍ ٹایمِنٛگ کیٛاہ چھَو تۄہہِ بِتاوٕنۍ کٔشیٖرِ منٛز پَنٛدہ اکتوٗبَر مطلب اَکھ رٮ۪تھ دہَن وُہَن دۄہَن منٛز حظ گوٚو واریاہ ٹایِم یِم تُہۍ گٔژھتھ ہیٚکِو چَکرس لایِک سونہٕ مرگ چھِ گُلمرگ چھِ پہلگام چھِ ڈِسٹرک سریٖنگرَس منٛز تہِ ڈِسٹرک سریٖنگرَس منٛز چھِ واریاہ تِم جایہِ نِشاط گاڈٕنۍ چھِ ہاروَن چھِ شالِمور گارڈٕنۍ چھِ ٹیوٗلِپ گارڈٕنۍ چھِ چشمہ شاہی چھِ واریاہ تِم جایہِ چھےٚ یِمَن یِمَن منٛز تُہۍ سِریٖنگر ڈِسٹرکَس منٛز ہیٚکِو گٔژِتھ اَصٕل جایہِ ہیٚکِو وُچھِتھ چشمہ شٲہی چھِ پری محل چھِ واریاہ نزدیٖک جایہِ چھِ یِمَن تُہۍ ییٚژھِو یِمَن جایَن منٛز دہَن دۄہَن منٛز گٔژھتھ یِمَن منٛز ہیٚکِو تُہۍ اصۭل پٲٹھۍ یِم جایہِ وُچھتھ اگر تُہۍ اوٚڈُ اوٚڈ دۄہ ہٮ۪کہِ دِیُو أکِس أکِس جایہِ تُہۍ ہٮ۪کِو سریٖنگرَس منٛز یِم تہِ پارٕکہ یِم تہِ گارڈٕنۍ چھِ یِم ہٮ۪کِو تُہۍ باہَن دۄہَن منٛز اَصٕل پٲٹھۍ وُچھِتھ پَتہٕ روٗد سوال پیمیٚنٹُک پیمیٚنٛٹ ہسا ہٮ۪کَو أسۍ تمے ساتہٕ تۄہہِ اٮ۪کاڈنٛگلی ؤنِتھ اَتھ کیٛاہ گژھِ ہٮ۪کَو أسۍ تمے تہٕ

تُہۍ ہٮ۪کِو وُچِتھ آز تیٖلُک یہِ خرچہ کوٚت ووت اَکھ ہَتھ پانٛژھ رۄپیہِ چھِ لیٖٹَر تیٖل وۄنۍ لگٲیِو تُہۍ پانے اندازٕ کوٗتاہ یہِ گژھِ کَمہِ حسابہٕ گژھِ پَتہٕ گوٚو اۭں سُہ ہٮ۪کَو پَتہٕ أسۍ سُہ ہٮ۪کَو پَتہٕ أسۍ ایٚکاڈنٛگلی اِنشاء اللہ اِشاء اللہ چھِ یہِ چھِ توہہِ چھُو بوٗزٕمٕتۍ اِنشاء اللہ ییٚمِکۍ یہِ رٕتۍ تٲریٖف اِنشاء اللہ مِلوٕ تۄہہِ رُتٕے

تُہۍ یِیُو اَسہِ سۭتۍ تُہۍ ہٮ۪کِو کنٹیکٹ اَسہِ ای میل تھرو تہِ کٔرِتھ روٗہی شفی وَن ٹوٚ فایِو ایٚٹ دےٚ جی میل ڈاٹ کام تمہِ تھرو تہِ ہٮ۪کِو تُہۍ اَسہِ کنٛٹیکٹ کٔرِتھ یا ڈَریٚک فون تھرو تہِ ہٮ۪کِو نمٛبرٕ تھرو تہِ ہٮ۪کِو یِتھٕ کَنہِ توہہِ خۄش گژھِ أسۍ کَرَو توہہِ یہِ کیٛاہ چھِ وَنان اَتھ

ہالف پیمیٚنٹ حظ پیٚیِوٕ تۄہہِ ایٚڈوانٕس کَرٕنۍ بہٕ وَنَو تمے ساتہٕ کوٗتاہ چھُو کَرُن تۄہہِ ییٚمہِ ساتہٕ تُہۍ نیٚکٕسٹ مےٚ نِش یِیُو اِنشاء اللہ اِشاء اللہ دِمہو بہٕ تۄہہِ گایِڈ تہِ سۭتۍ یُس تۄہہِ اَصلٮ۪ن اَصلٮ۪ن جایَن نِیوٕ تہٕ کیٛاہ چھِ وَنان اَتھ یہِ یُس تۄہہِ ہر کانٛہہ چیٖز آصٕل پٔرفیٚکٹ پٲٹھۍ ہایِوٕ اچھا ٹھیٖک چھُ ایٚڈوانٕس وَنہو بہٕ تۄہہِ ایٚکاڈنٛگلی کوٗتاہ چھُو فِلحال تراوُن تۄہہِ باقٕے چھِ أسۍ تُہٕنٛدِ خٲطرٕ ایولیبُل ہمیشہ بِہیِو خۄدایَس حوال اَلسلامُ علیکُم